ٹوٗرِسٹن چھِ واریاہَن واریاہَن طریٖقَن ہٕندۍ مُشکِلات یور اَمہِ پَتہٕ یِوان تہٕ مَگر زیادٕ تر چھِ أمۍ خۄش تہٕ خۄش حالٕے روزان مَگر تمَن چھِ واریاہ زیادٕ مُشکِلات تہِ یِوان واریاہ مُشکِلات چھِ یِتھ یِم تٔمۍ وَنان چھِ نہٕ کیٚنہہ تہٕ مَگر یِوان چھِ تِمَن واریاہ زیادٕ مُشکِلات یِتھۍ کَنن یِتھ کَنن تٔمۍ چھِنہٕ ییٚتِچ تۭر ہٮ۪کان بَرداشت کٔرِتھ کیٚنہہ تہٕ تِمَن چھِ سَردی گژھان جلدی تہٕ تٕمَن چھِنہٕ ییٚتِچ بوٗلۍ تران سَمجھ کیٚنہہ کہِ تِم چھِ پَریشان گژھان تہٕ ییٚتہِ چھِنہٕ زیادٕ تر لوٗکَن اِنگلِش پاے کیٚنٛہہ تہٕ پَتہٕ چھِ تِمَن بولنَس منٛز مُشکِلات گژھان تہٕ واریاہ ڈاکومینٹ چھِنہٕ ییٚتہِ تِمن ییٚتہِ دٔستِیاب گژھان کیٚنہہ تہٕ مہِ سۭتۍ تہِ چھُ یِمَن مُشکِلات گژھان

اور أمِس گژھنَس منٛز تہِ چھُ یِمَن تھوڑا مُشکِلات گژھان تِکیازِ ییٚتہِ چھِ نہٕ روڑ تِتھۍ کیٚنٛہہ تہٕ ییٚتہِ چھِ روڑ خراب بیٚیہِ چھِ روڑن تہٕ واریاہ گاڈِ مِلُن تہِ چھِ مُشکِل گژھان تِمَن بیٚیہِ چھِ نہٕ تِمَن سَہل سَہل روزنٕچ جاے نہٕ ملان کیٚنٛہہ تٔمۍ چھِ گژھان پَریشان تہٕ اَتہِ چھِ ییٚتُک کھٮ۪ن چٮ۪ن تہِ چھُ واریاہ ٹیوٚٹھ تہٕ تٔمَن خٲطِر لَزت وَگٲر آسان اَتھ منٛز تہِ چھُ تِمَن مُشکِلات یِوان کھٮَ۪س چینَس منٛز تہٕ تٔمۍ چھِ گژھان پَریشان واریاہ زیادٕ چیٖز یِتھۍ کَنن ییٚتُک موسَم چھُ موسمُک حالات چھُ اَمہِ وجہہ سۭتۍ تہِ چھُ أمۍ پَریشان گژھان تہٕ أمۍ چھِنہٕ ہٮ۪کان ییٚتہِ روٗزِتھ کینٛہہ واریاہ زیادٕ تٔمۍ ڈاکومینٹہٕ تہٕ تٔمۍ کاغز یہِ تمَن پررمِشن چھِ دِوان تمِن تمِن جاین یِم جایہِ اَن اٮ۪کٔپٔلوٗڈ چھِ تٔمَن جاین گژھنَس تمَن چھِنہٕ تٔمۍ کاغز دٔستِیاب گژھان کیٚنہہ یِتھ کَنن کیرَن ویلی گژھنہٕ خٲطرٕ گژھِ کاغز آسٕنۍ تہٕ پٔرمِشن آسٕنۍ بیٚیہِ چھِ یِتۍ ہوٹل مِلُن تہِ واریاہ زیادٕ مُشکِل تِکیازِ ییٚتہِ چھِنہٕ تمَن جاین ہوٹل کیٚنہہ یِمن جاین ٹوٗرِسٹہٕ کَم چھِ گژھان بیٚیہِ ییٚتُک کھٮ۪ن چین تہِ چھُ نہٕ سَہل سَہل تمَن پَژان کینہہ تہٕ تمَن چھےٚ نہٕ پَنٕنہِ آیُک کھٮ۪ن چین تہِ بَنان کیٚنہہ تَمہِ سۭتۍ تہِ چھِ تٔمۍ پِریشان گژھان پَتہٕ چھِ سونچان روزان کہِ أسۍ کَتہِ اَنو کھٮ۪ن چین بیٚیہِ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھنہٕ خٲطٔر چھےٚ نہٕ تمَن گاڈِ تہٕ ٹرانَسپوٹ مِلان کیٚنہہ تِکیازِ ییٚتہِ کٮٮ۪ن ڈریورَن چھُ نہٕ زیادٕ کٲشُر اِنگلِش تَگان کیٚنہہ تٔمۍ چھِ کٲشرُے بولان تہٕ تٔمۍ چھِ نہٕ ہٮ۪کان یِمَن سۭتۍ کَتھ کٔرِ تھ کیٚنٛہہ

چھِ نہٕ تٔمۍ ہٮ۪کان یِمَن اورٕ یور نِتھ کیٚنٛہہ تٔمۍ چھِ نِوان أمنٕے لوٗکن یِمن سۭتۍ تٔمۍ کَتھ چھِ ہٮ۪کان کٔرِتھ ییٚمہِ سۭتۍ یِمَن کٲشرین چھُ پَریشٲنی گژھان بیٚیہِ چھِ اَتِکۍ لوٗکھ یِمَن ٹھگان تہِ تہٕ چھکھ چیٖزَن خٲطرٕ زیادٕ پونسہٕ ہیوان ییٚمہِ سۭتۍ ٹوٗرِسٹ پَریشان چھِ گژھان تَوے چھُ أمَے چھِ تٔمۍ یِم ٹوٗرِسٹن چھِ بٔتھۍ کَن پیوان چھِ سَمانہٕ چھُ یِمَن ٹوٗرِسٹن پیوان کَرُن